ہیٚلو ہیٚلو اَسَلام علیکُم ٹھیٖک چھِو حظ تُہۍ چھِو حظ ٹھیٖک اصل پٲٹھۍ تُہۍ چھِو حظ اقرا میم چھِو حظ بہٕ حظ چھَس مےٚ حظ چھ ناو تَمَنا بہٕ حظ چھَس روزان بانڈی پورہ حظ تُہۍ چھ،و حظ این جی او پیٚٹھ چھِو نہ حظ تُہۍ اقرا میم تتہ حظ تۄہہِ اوسوٕ حظ اوترٕ کوٚرمُت ییٚتہِ اوینٹ اکھ پروگرام اکھ اوسو تۄہہِ کوٚرمُت ییٚتہِ حظ بانڈی پوراہَس مَنٛز اوترٕ آ تتہ حظ واریاہ زیادٕ مَزٕ اوس تتہ آمُت مگر بہٕ ٲسس نہٕ تمہ دۄہ اتہ کِہیٖنۍ ونۍ ٲس تتہ بینر وینر حظ تۄہہِ لگٲمتیٚن مےٚ وچھے تمہ پیٚٹھ آ مےٚ حظ تُلے تمۍ پیٚٹھ نمبر بَڑٕ مز حظ چھُ تمن تتہ آمُت تمہ دۄہ مےٚ حظ دوٚپ ونۍ حظ اوس مےٚ شوق بہٕ کرہہَ تۄہہِ سۭتۍ جۄین حظ اہن حظ مےٚ حظ پوٚرمُت گریجویشن حظ کرمژ مےٚ ونۍ آسان بہٕ گرے ونۍ حظ آسان بہٕ گرے

ایج حظ ایٹیٖن

اہن حظ اَسہِ گَژھِ حظ جۄین بیٚیہ حظ اوس مےٚ بیٚیہِ اوس اِشوٗ اکھ حظ

آ ؤنِو دوٚپمے نہ حظ فرنڈ اکھ اوس سۄ چھِ مَطلَب ڈرگس حظ کران تُہٕنٛس ذریعہ ہیٚکہ حظ تٔمس یہِ گٔژھِتھ سۄ حظ چھِ أتے حظ روزان ییٚتے حظ بانڈی پورہ ہے ووٚنمے نہ حظ تمۍ تروٚو پرُن تہ نہ چھِ سۄ مطلب کمپلیٖٹ کٔرمژ پنن سٹیٚڈی ٹوٹل ڈرگس کران سۄ حظ چھِ میانے ایجہ مطلب أسۍ ٲسۍ أکسے کلاسس پران سۄ چھ نہ ٹوٹل سۄ چھ نہ کٕہٕنۍ کتھ بوزان حظ گَرٕ حظ وۄتھان واپس زِٹھِس نہٕ عزت نہٕ ٹوٹل تٔمس چھُ نہٕ کِہیٖنۍ یوان اتھِ ونۍ چھ نہٕ سُہ کٲنٛسہِ ہُنٛد بوزان تہ مَطلَب تُہۍ چھو ماشاء اللہ تۄہہِ نش چھِ واریاہ گَژھان ٹھیٖک اگر تُہۍ سمجٲے وُن

اہن حظ

ٹھیٖک حظ چھُ تۄہہِ کَتیٚتھ چھو یہِ آفِس اَتہِ ٹھیٖک حظ چھُ اسہ اوس توٗرۍ واتُن آفسہٕ سُہ اَنہ نہ حظ بہٕ سۭتۍ ٹھیٖک حظ چھُ اد حظ ٹھیٖک حظ چھُ اسلام علیکُم